یُس مےٚ گۄڈنیُکُے پرٛوڈَکٹ کَرے سُہ کَرے مےٚ ایمزان پٮ۪ٹھ آرڈر سُہ اوس بوٗٹھ یُسہٕ واریاہ زیادٕ خوٗبصوٗرت اوس تَتھ ٲس واریاہ زیادٕ کالٹی تہِ اصٕل ڈِزایِن تہِ اَصٕل کَلَر تہِ اوسُس سُہ چھَس بہٕ وٕنہِ تَتھ گوٚو مےٚ مےٚ باسان رٮ۪تھ ژور رٮ۪تھ مِثال استعمال کَران سُہ نہ چھُ سُھ ژھٮ۪نان نہ چھِ تَتھ کَلر گژھان چینج سُہ چھُ بِلکُل ٹھِ